سٲنِس کَلچَرَس منٛز چھِ واریاہ خلق روزَن واریاہ گرُپَن ہٕنٛدۍ واریاہ گرُپ واریاہ کَلچَرَن ہٕنٛدۍ خلق روزان سٲنِس یَتھ ایریاہَس منٛز چھِ واریاہَن کَلچَرَن ہٕنٛدۍ خلق روزان یَتھ منٛز زَن گۄڈنٮ۪تھٕے چھِ یِوَان کٲشِر مُسلمان تمہِ پَتہٕ چھِ یِوَان گُجِر بَکَروال چھِ یِوَان تھوڑا چھِ بیٚیہِ کینٛہہ سِکھ وغیرہ اور بیٚیہِ چھِ تِم لُکھ تہِ یِم زَن باقٕیو سِٹیٹو پٮ۪ٹھ آز مایگریشَن کٔرِتھ چھِ ٲمٕتۍ یا کامہِ موٗجوٗب یور چھِ ٲمٕتۍ تِم تہِ چھِ ییٚتہِ روزان باقٕے گوٚو أسۍ چھِ اکثر ییٚتنَس پانہٕ ؤنۍ اَصٕل پٲٹھۍ روزان أکِس اَکھ چھِ ساتھ دِوَان ییٚتہِ نَسَن ضوٚرَتھ آسہِ کٲنٛسہِ آسہِ خوشی یا کٲنٛسہِ آسہِ غم أسۍ چھِ أکِس بیٚکہِ سٕنٛدِس خوشی غَمَس منٛز بَرابَر ساتھ نِوَان یا تہوار چھِ آسَان پنٛنہِ پنٛنہِ کَلچَرٕکۍ پَنٕنۍ پَنٕنۍ تہوار چھِ أسۍ مَناوان پَنٕنۍ پَنٕنۍ فیسٹِوَلٕز چھِ أسۍ مَناوَان تہٕ أسۍ چھِ تمہِ ساتَن أکِس بیٚیِس ساتھ دِوَان یا کُنہِ ساتہٕ آسہِ کانٛہہ پریشٲنی آسہِ کینٛہہ آسہِ تَتھ پریشٲنی منٛز چھِ أسۍ پانہٕ ؤنۍ بَکار یِوَان خانٛدرن شادَٮ۪ن پٮ۪ٹھ چھِ گژھان أکِس یِم چھِ کَلچَرٕکۍ لُکھ چھِ اَسہِ بُلاوَان أسۍ چھِکھ تِم بُلاوَان پنٛنٮ۪ن فَنٛگشَنَن منٛز اور اِتھ پٲٹھۍ چھِ اَسہِ بایی چارہ قٲیِم روزان تہٕ یہِ یِمے ٲسۍ کینٛہہ یِم زَن ییٚتہِ روزان چھِ وَنۍ چھِ ییٚتہِ کینٛہہ تِم یِم زَن نیٚبرِم چھِ یِم زَن باقٕے سِٹیٹو پٮ۪ٹھ چھِ آمٕتۍ تِمَن سۭتۍ چھُنہٕ تیوٗت زیادٕ روزان تعارُف کینٛہہ تِمَن سۭتۍ چھِنہٕ زیادٕ تیٖژاہ نَزدیٖکی روزَان کینٛہہ مَگَر یِم زَن کٲشِر چھِ چاہے پَتہٕ تِم باقٕیَن کَلچَرَن ہِنٛدی آسٮ۪ن یا یِم زَن کٔشیٖر ہِنٛدۍ روزان وٲلۍ چھِ تِم چاہے پَتہٕ پہٲڑی آسن گُجِرۍ آسن بَکروال آسٮ۪ن یا کٲشِر سِکھ ٲسن تِمَن سۭتۍ چھُ بَڑٕ اَصٕل نَزدیٖک بَرادٔری تِمَن سۭتۍ چھُ بَڑٕ اَصٕل حِساب اَسہِ یِوان تِہُنٛد چھِنہٕ کانٛہہ پریشٲنی کانٛہہ فِکر روزَان کینٛہہ أسۍ چھِ پانہٕ ؤنۍ واریاہ اَصٕل پٲٹھۍ روزان